اگر اسۍ کتھ کرو ایجوکشنچ ایجوکشن سشٹم چھ سانہِ ییٚتہِ واریاہ زیادٕ اصل تیوٗت اصل تہِ چھنہ

گورمنٹس پزِ تھوڑا بہت اصل پاٹھی یتھ ٹیک کیر کَرٕنۍ تھوڑا بہت ٹیچر کرنۍ چینج اور یور ٹرانسفر کرنۍ تھوڑا گژھِ اصل ایجوکشن سشٹم اگر اسۍ رورَل ایریاہَن منز کتھٕ کرو تتہِ چھ آسان دہن دہن ؤرۍین پیٹھ سُے ٹیچر تتۍ آسان پرناوان تتہِ چھنہ کانٛہہ چینجا وینجا گژھان کیٚنٛہہ ٹیچر پزن چینج کرنۍ تمہِ سۭتۍ چھ سٹوڈنٹن گژھان تھوڑا اصل روزان بیاکھ ٹیچر چھ تھوڑا بیٚکہِ مجاز آسان سُہ چھ اصل پرناوان امہِ کنۍ چھ بچن روزان تھوڑا واریاہ قسمو کِن ہر اکھ چیز چھُک روزن یاد امے پزِ تھوڑا یتھ یُس ایجوکشن سسٹم چھ اتھ پزِ تھوڑا امپرومٮ۪نٹ کرنۍ تہِ سٹوڈنٹ پزن تھوڑا اصل پاٹھۍ امپرو کرنۍ ٹیچر پزٕنۍ اورٕ یورٕ ٹرانسفر کرنۍ